آداب

وعلیکُم اسلام بہٕ چھَس ڈاکٹر آ بِلکُل أسۍ بہٕ چھَس ٹھیٖک آ بہٕ چھَس ڈاکٹر ابصال ؤنِو کیٚنٛہہ فَرمٲیِو

ٹھیٖک ٹھیٖک تۄہہِ ٲسا سردی گٲمٕژ کِنہٕ تۄہہِ ٲسوٕ کُنہِ سۭتۍ ایٚلَرجی وَغیرہ گٔمٕژ تۄہہِ آسیٛا کیٚنٛہہ یاد وَغیرہ تہٕ یُس مےٚ تۄہہِ دوا دِژیو تَمہِ سۭتۍ گٔے نا تۄہہِ فَرَق کیٚنٛہہ چھُ نہٕ پرواے مےٚ ؤنۍتو تُہۍ اکھ کتھ کہِ یہِ تۅہہِ یُس ژاس چھِ تۄہہِ چھا یہِ خوٚشٕک ژاس کِنہٕ تۄہہِ چھُو تۄہہِ چھُو تھۅکھ کھَسان ژاسہِ سۭتۍ کانٛہہ تہِ پرواے چھُ نہٕ بِلکُل تُہۍ مہٕ بٔرِو پرواے بہٕ دِمہٕ تۄہہِ دوا کیٚنٛہہ مگر تَمہِ برٛونٛٹھ چھُ مےٚ تۅہہِ گۄڈٕ پوٗرٕ پٲٹھۍ چیٚک اَپ کَرُن تہٕ بہٕ چھَس مےٚ دٔپتو تُہۍ یُس تۄہہِ تپھ چھُو تۄہہِ چھا یہِ کھَسان وَسان کِنہٕ تۄہہِ چھُو کَنٹِنیٛوٗ روزان لگاتار تپھ تپھ کوٗتاہ چھُو تۄہہِ اَزکل روزان اَکھ ہتھ تہٕ اَکھ تَمہِ ہیٚور چھا کھَسان کِنہٕ تَمہِ بۅن چھُ وَسان اَگر تۄہہِ اَورٕ یورٕ چھُ گَژھان کم زیادٕ کم چھا گَژھان کِنہٕ کم زیادٕ چھُ گَژھان

کیٚنٛہہ چھُ نہٕ پرواے یۅس تۄہہِ یہِ نَرٮ۪ن زَنٛگَن تہِ دَگ چھَ سُہ چھا تۄہہِ لَگاتار کِنہٕ مَنٛزٕ مَنٛزٕ چھِ تۄہہِ کَران اَچھا پرواے چھُ نہٕ تُہۍ تۄہہِ دِمو بہٕ دوا اَصٕل پٲٹھۍ تۄہہِ چھُو مگر سُہ برابر کوٚرُس کھیٚو کَرُن پوٗرٕ اگر نہٕ تۄہہِ برابر تا وَقتَس پٮ۪ٹھ پنُن دوا کھیٚیِو تَمہِ سۭتۍ تہِ چھِ ہٮ۪کان گٔژھِتھ پرٛابلِم بیٚیہِ تَکلیٖف تہِ چھُ ہٮ۪کان گٔژھِتھ زیادٕ بیٚیہِ چھُ تَتہِ احتیاط کَرُن تۄہہِ چھُو نہٕ زیادٕ سرد کھٮ۪ون وُنکٮ۪س کیٚنٛہہ تہٕ سردی نِش چھ تۄہہِ تھوڑا دوٗر روزُن تہٕ یُس تۄہہِ بیٚیہِ کھٮ۪نَس مَنٛز چھِو تۄہہِ ٹھوٗل یُس تُہۍ کھیٚیِو ٹھوٗل چھُو تۄہہِ رُہَن ترٛٲوِتھ کھیٚزیٚو تُہۍ بیٚیہِ ٹیٛوٚٹھ ٹیٛوٚٹھ تہِ اگر تُہۍ کھیٚیِو سُہ تہِ روزِ تُہٕنٛدِ خٲطرٕ ٹھیٖک ٹھیٖک چھا تُہۍ یِیِو میٛٲنِس شفا خانَس پٮ۪ٹھ کیٚنٛہہ چھُ نہٕ پرواے بہٕ سورُے گَژھِ ٹھیٖک حظ ٹھیٖک چھا حظ چلو چلو ٹھیٖک چھُ بِہِو